اسہِ حظ چھِ سٲری گھرَن منٛز بیٚمار اسہِ حظ چھِ دوا پیٚوان اَنُن میٚوٗن موٗل حظ چھُ پیٚنشِنَر سُہ حظ چھُ بَہَے ساس پیٚنشَن نِوان سُہ نَہ حظ چھُنہٕ ہیٚکان مےٚ حظ چھِ موج اسہِ حظ لٔگۍ تٔمِس پانٛژھ لَچھ رۄپیہِ کۄٹھیٚن تٔمِس حظ چھُ کۄٹھیٚن ہُنٛد تکلیٖف تٔمِس حظ تٔمِس حظ چھِ اسہِ نَہ حظ چھَنہٕ پیٚنشَنَس تہِ بَرابٔردی کِہیٖنۍ بٲے زٕ حظ چھِم تِم تہِ حظ چھِم بےٚ روزگار اگر ییٚتہِ کانٛہہ رۄپیَہ چھِ سۄ حظ چھِ یِوان کیٛاہ چھِ اَتھ وَنان أتھۍ دَوہَن پٮ۪ٹھ مےٚ حظ چھِ پانَس تہِ میادَس دوٗد تَتھ تہِ حظ چھِ مےٚ یِوان درٛوگ دَوا بیٚیہِ حظ چھِ مےٚ پانَس کوٚٹھِس دوٗد اَتھ